میون یُس پَسَندیٖدہ کھیٚن چھُ سُہ چھُ ہاکھ کیازِ کہِ ہاکھ چھُنہٕ سٲنِس صحتَس خٲطرٕ مُضِر کِہیٖنۍ سُہ ہاکھ مَطلَب سُہ چھُ اَسہِ پَننہِ وارِ مَنٛز نیران سُہ چھُ أسۍ پَننہِ اَتھٕ وۄبدان تَتھ چھِ أسۍ تِم مَصالیات تراوان یمہٕ سۭتۍ نہٕ سُہ سانہِ جِسمَس سٲنِس جِسمَس اَثَر ہیٚکہِ کٔرِتھ کِہِیٖنۍ اَڈٮ۪ن چھِ آسان نیٚبرِم یہِ کھیٚن پَسَندیٖدہ کیازکہِ سُہ چھُ سٲنِس جِسمَس پیٚٹھ واریاہ زیادٕ اَثَر تراوان تمہِ سۭتۍ چھُ بُرٕ اَثَر پیٚوان سٲنِس جِسمَس ییٚمہِ سۭتۍ پَتہٕ بیٚمار تہِ چھِ ہیٚکان ؤتھِتھ بیٚیہِ چھُ یُس یہِ ہاکھ چھُ مےٚ امہِ موٗجوٗب پَسَندیٖدہ کیازکہِ سُہ چھُ مےٚ آسٲنی سان مَیَسَر پَننہِ گَرِ کُنہِ ساتہٕ چھِ اِنسان سٕنٛدِ زِندَگی مَنٛز تِتھ حالات آسان کہِ اِنسان چھُنہٕ ہیٚکان سُہ کھیٚن أنِتھ یُس تٔمِس پَسَندیٖدہ آسہِ اِسلیے پَزِ اَسہِ سۄے کھیٚن پَسَندیٖدہ تھاوُن یُس اَسہِ آسٲنی سان گَرِ آسہِ یُس اَسہِ آسٲنی سان ہیٚکو کٔڑِتھ تہٕ کھیٚتھ بیٚیہِ چھُ مےٚ واریاہ میٚوٕ یِم مےٚ پَسَندیٖدہ چھِ کیازکہِ مےٚ چھِ پَننہِ گَرِ نیران میٚوٕ بہٕ چھَس نہٕ چاہان بہِ اَنہٕ نیٚبرٕ بازار میٚوٕ کیازکہِ تِم چھِ آسان تِمَن چھِ آسان اِنجَکشَن کٔرِتھ تمہِ کہِ وَجہَ سۭتۍ چھِ ہیٚکان اِنسان بیٚمار گٔژھِتھ بہٕ چھَس نہٕ چاہان مَطلَب میٚون میٲنۍ پریٖوار یا بہٕ کھیٚمہٕ سُہ موٚکُر کھیٚن تمہِ سۭتۍ گَژھو أسۍ بیٚمار بیٚیہِ چھُ میون پَسَندیٖدہ سِیُون چھُ میون ماز مَگَر کُس ماز یہِ مٲشہِ ماز وٲشہِ چھُنہٕ مےٚ پَسَنٛد کِہیٖنۍ مےٚ چھُ میون پَسَندیٖدہ کھیٚن چھُ سُہ چھُ کَٹہٕ ماز کیازکہِ بہٕ چھَس نہٕ پَسَنٛد کَران مٲشہِ ماز کھیٚون کِہِیٖنۍ کیازکہِ مےٚ چھُنہٕ پَسَنٛد مٲشہِ ماز کِہِیٖنۍ بہٕ چھَس نہٕ ہیٚکان مٲشہِ ماز کھیٚتھ مےٚ چھِ کیازکہِ سُہ چھُ میٲنِس میادَس واریاہ زیاد اَثَر کَران بیٚیہِ زَن یُس یہِ مَطلَب مےٚ وون یُس اَسہِ آسٲنی سان گَرِ آسہِ پَنُن کھیٚن ایویلیبٕل ہاکھ چھُ وانٛگَن چھِ ٹَماٹَر چھِ یِم چھِ أسۍ پَننٮ۪و اَتھو سۭتۍ مَطلَب وۄبداوان یِمَن چھِ أسۍ پاے یِمَن چھِنہٕ آسان کینٛہہ مٔکٕر یِم ترٲیِتھ کینٛہہ نیٚبرِمٮ۪ن ہُنٛد چھَنہٕ اَسہِ پَیی تِم کیاہ چھِ تَتھ تراوان کِتھ کٔنۍ چھِ تراوان تِم کِتھ کٔنۍ چھِ بٔڑۍ کَران اِنجکشَن زٔریَو چھِ کَران کیاہ اِسلیے یُس یہِ میون پَسَندیٖدہ فُڈ چھُ سُہ چھُ ہاکھ بیٚیہِ چھُ مے پَسَندیٖدہ یہِ کھیٚن ہاکھ امہِ موٗجوٗب کیازکہِ مےٚ چھُ یہِ پَسَنٛد گَژھان ہاکھ رَنُن تَتھ چھُ واریاہ زیاد مَزٕ لَگان ہاکھ رَننَس ہاکھ ژارنَس ہاکھ کَڑنَس ہاکھ رَننَس تَتھ چھُ واریاہ زیادٕ مَزٕ لَگان بیٚیہِ چھُ مےٚ واریاہ زیادٕ لَزَت مِلان ییٚلہِ بہٕ ہاکھ چھَس رَنان بیٚیہِ کھیٚوان چھَس بیٚیہِ واریاہ کینٛہہ کھیٚن چھُ یِم مےٚ پَسَنٛد چھِ گَژھان گَری مَطلَب یِم اَسہِ پَننہٕ گَرِ وارِ مَنٛز چھِ نیران اَلہٕ چھِ وانٛگَن چھِ ٹَماٹَر چھِ مُجہِ چھِ ہاکھ چھِ گازرِ چھِ اَلبَتہَ یُس یہِ نیٚبرِم کھیٚن چھُ یہِ چھُنہٕ مےٚ پَسَنٛد بِلکُل کِہیٖنۍ کیازکہِ بہٕ چھَس پَسَنٛد کَران پَننہِ گَریُک کھیٚن یُس بہٕ پَننہِ اَتھٕ وۄبداوٕ یُس بہٕ پَننٮ۪ن أچھَن برونٛہہ کَنہِ وۄبداوٕ پَتہٕ ہیٚکہٕ بہٕ سُہ کھیٚتھ تَتھ چھےٚ مےٚ پاے آسان یہِ چھُ نہٕ اتھ مَنٛز چھُ نہٕ کٕہٕنۍ مُزِر اَثرات چھِ نہٕ اَتھ مَنٛز کٕہٕنۍ یہِ چھِ مےٚ پاے یہِ چھُ مےٚ پَننٮ۪و اَتھَو وۄبدوومُت یہِ چھُ مےٚ پَننٮ۪و أچھَو برونٛہہ کَنہِ کھوٚتمُت یہِ کُل مَطلَب یہِ ہاکھ یہِ ہاکھ رَننَس مَنٛز ساروی کھۄتہٕ گۄڈنٮ۪تھ چھِ ہاکھ رَننَس مَنٛز یہِ اکھ اَصل مَزٕ اِنسان چھُ وارِ مَنٛز ہاکھ کَڑان أتی چھُ پیٚتٕر تہٕ پیٚچِن تہِ یِوان ہَمساے بایہِ تہِ یِوان أتی چھِ کَتھ کَتھ کَران اِنسان ہاکھ کَڑان پَتہٕ ژاران مَزٕ سان نَلہٕ ہنا تہِ کھیٚوان أتی واریاہ اَصل یِم چھِ مَطلَب اَتھ مَنٛز یُس أسۍ گَرِ چھِ کَڑان یہِ بیٚیہِ چھُ کینٛہہ یِم یِم میٚوٕ چھِ تِم چھِ مےٚ واریاہ زیادٕ پَسَنٛد اَسہِ چھُ پانَس گَرِ نیران کینٛہہ میٚوٕ اَسہِ چھِ نیران ژوٗنٛٹھۍ چھِ نیران ٹَنٛگ چھِ نیران سَنٛگتَر چھِ اَسہِ نیران پَننہِ گَرِ تِم چھِ أسۍ پَسَنٛد کَران کھیٚون اَلبَتہَ نیٚبرِم چھَس نہٕ بہٕ پَسَنٛد کَران کھیٚون کِہِیٖنۍ کیازکہِ تِم چھِنہٕ آسان مَطلَب یہِ کیاہ پَتہ تِم کیاہ اِنگریڈنٹس آسَن تَتھ مَنٛز تراوان کیاہ پَتہ تِم کیاہ کمہِ اِنجکشَن سۭتۍ آسَن تِم بٔڑۍ کَران تمہِ کہِ وَجہَ سۭتۍ چھُ اِنسانَس واریاہ زیادٕ مُضِر اَثَر پیٚوان جِسمَس پیٚٹھ یَپٲرۍ چھُنہٕ آ مَطلَب بیٚیہِ چھُ آسان یہِ اِنسانَس پَننِس پانَس تام کٔمِس آسہِ تیٖژاہ آمدٲنی سُہ ہیٚکہِ تمہِ حِساب پٔکِتھ مےٚ چھِ پاے مےٚ چھَنہٕ تیٖژاہ زیادٕ آمدٲنی بہٕ ہیٚکہٕ کینٛہہ بٔڑۍ بٔڑۍ خاب وٕچھِتھ مےٚ چھُ ہُہ پَسَنٛد فُڈ مےٚ چھُ یہِ پَسَنٛد فُڈ مےٚ چھِ پَنُن پاے بہٕ چھَس بِلو پاوَرٹی لاینہِ مَنٛز کَران بِلانٛگ مےٚ چھِ پاے مےٚ چھُ گَرکُے یہِ تھاوُن یُس مےٚ مَیَسَر آسہِ مےٚ گَژھنہٕ پَگاہ پیٚون مَطلَب جَد و جَہَد کَرُن پَنُن یہِ پَسَندیٖدہ کھیٚن کھیٚنہٕ خٲطرٕ بہٕ تھاوٕ تی پَسَنٛدیٖدہ کھیٚن یُس مےٚ آسٲنی سان مَیَسَر آسہِ پَننہِ گَرِ بیٚیہِ چھُ ساروی کھۄتہٕ بٔڑ کَتھ یُس یہِ أسۍ یہِ پانہٕ چھِ وۄبداوان اتھ مَنٛز چھُ آسان شِفا مَطلَب اِنسان چھُ کلمہِ پٔرِتھ بِسمِ اللہ کٔرِتھ شروٗع کَران نیٚبرِم چھِ اِتھے کنۍ تِمَن کیاہ پاے یہِ کلمہٕ کیاہ گوٚو بِسم اللہ کیاہ گوٚو تمیُک طاقَت کیاہ چھِ کِتھ کنۍ کیاہ چھِ تِمَن چھَنہٕ آسان امِچ علمِیَت پاے کِینٛہہ بیٚیہِ یہِ اِنسان پَننہِ اَتھٕ کَرِ تہٕ تَتھ چھُ آسان پاے مَطلَب أسۍ چھِ پَننہِ اَتھٕ کَران مَطلَب اتھ مَنٛز آسنہٕ کٕہٕنۍ یہِ موٚکُر ہُہ یہِ بیٚیہِ ساروی کھۄتہٕ زیادٕ اِنسان چھُ پَننٮ۪ن أچھَن تَل مَطلَب یہِ کَران سورُے کینٛہہ بیٚیہِ مَطلَب بیٚیہِ چھِ مےٚ واریاہ کینٛہہ مَطلَب یِم فروٗٹٕس چھِ یِم ویٚجِٹیبلز چھِ یِم اَسہِ گَرِ چھِ نیران تِم چھِ مےٚ واریاہ زیادٕ پَسَنٛد ہاکھ چھُ مےٚ ساروی کھۄتہٕ زیادٕ پَسَنٛد تۄہہِ ووٚنمو مےٚ اوٚتانۍ کیازِ چھُ مےٚ ہاکھ پَسَنٛد اِتھ کنۍ چھُ اِنسان چھِ ہاکھ کَڑان وارِ مَنٛز پَتہٕ چھِ أتی یِوان ہَمساے چھِ یِوان پَلزان چھِ ہاکھ کَڑنَس مَطلَب سُہ پرانہِ زَمانٕچ سُہ تھوڑا یہِ چھِ یِوان فیٖلِنٛگ یِوان پرانہِ زَمانٕچ نہَ مَطلَب پرانہٕ زَمانہٕ کِتھ کنۍ کَڑان اَصل پٲٹھۍ ٲسۍ مَطلَب اِنسان ہیٚکان کٔرِتھ بیٚیہِ رَننَس مَنٛز تہِ چھُ تَتھ مَزٕ یِوان بیٚیہِ یُس یہِ ہاکھ چھُ یہِ چھُ سٲنِس صحتَس خٲطرٕ واریاہ زیادٕ دَوا یہِ چھُنہٕ مُضِر کِہیٖنۍ امہِ سۭتۍ چھُ سٲنۍ جِسمَس مَنٛز واریاہ زیادٕ فٲیدٕ مِلان امہِ سۭتۍ چھُ سٲنِس جِسمَس یِم تِم پروٹیٖنز مِلان یِم ہاکَس مَنٛز چھِ امہِ سۭتۍ چھُ اِنسان مَطلَب واریاہ زیادٕ طاقَتوَر بَنان نیٚبرِم کھیٚنہٕ سۭتۍ نیٚبرِم کھیٚنہٕ سۭتۍ چھُ اِنسان بیٚمارٕے پیٚوان یُس پَننہِ گَرِ أسۍ رَنَو سُہ کھیٚن چھِ أسۍ اَصل پٲٹھۍ ہیٚکان مَطلَب پَننٮ۪ن أچھَن تَل وۄبدٲوِتھ کھاد چھِس ناوان یہِ یُس یہِ کاو ڈَنٛگ چھُ نیران سانہِ گَرِ سُہ چھِس تراوان تمہِ سۭتۍ چھُ تَتھ واریاہ زیادٕ مَدد مِلان گرو گَژھنَس مَنٛز اَصل یہِ نیٚبرِمٮ۪ن ہٕنٛدۍ پٲٹھۍ چھِنہٕ اِنجَکشَن ٹھُکان وُکان کِہیٖنۍ